ہیلو تۄہہِ چھُو حظ ناو أسۍ حظ چھِ دُکان دار چھِ حظ اَہن حظ اَہن حظ اَچھا مےٚ حظ بوٗز تۄہہِ چھُو ماچھ کٔنُن آسان تۄہہِ چھُو ماچھ گَنہٕ گرِ آسان تُہۍ چھِو کران سَپَلاے اورٕ یور اَچھا اَسہِ تہِ ہسا چھِ ضوٚرتھ یِم دہ کِلوٗ آسان ضوٚرتھ یا وُہ کِلوٗ مےٚ ؤنۍ تو قۭمَتھ اَچھا مَگر بہٕ اَگر باپار بہٕ اَگر نیٚبر کڑٕ بازر یہِ تہٕ مےٚ گژھِ نہ اَتھ کیٚنہہ فٲیدٕ یُن اَسہِ چھُ ہولسیلَس پٮ۪ٹھ دیُن یہِ اَہن حظ اسہِ چھِ نہ حظ بٕتھِ دُکان دارَن دیُن اَسہِ تہِ گوٚژھ توتہِ تھوڑا پَنُن کامہِ دۄہ بَنُن تہٕ تُہۍ کٔرِو اِتھ کیٚنہہ رِیایتھا بیٚیہِ کرو أسۍ معلوٗم اَپٲرۍ یَپٲرۍ کوٗتاہ کیاہ چھُ قۭمَتھ اَتھ تہٕ بٕتھِ کوٗتاہ وَنن مےٚ خٔریٖدار تِم کیاہ وَنن مےٚ تِمن سۭتۍ تہِ کرٕ بہٕ کَتھ تہٕ تۄہہِ وَنو بہٕ جَواب تُہۍ کٔرۍ تو پَنٕنہِ جایہِ پوٗرٕ مُشقت تُہۍ کَتھ ریٹس دِیو

چھُ اگر بہٕ حظ کرٕ دُکاندرَس سۭتۍ کَتھ بہٕ وٕچھ تِم کٔہۍ دِن مےٚ پونسہٕ پَتہٕ وَنو بہٕ تۄہہِ تہِ فِلحال کرٕ بہٕ کٲم فِلحال دِیو تُہۍ کیٚنہہ کِلوٗ مَگر تانۍ دِیو نَرٕم ریٹَس کیازِ اَگر بہٕ یہِ ہاے ریٹَس گۄڈَے تُلہٕ بہٕ کیاہ زینہٕ اَتھ تہٕ مےٚ تہِ چھُ پَکُن اَتھ مےٚ تہِ چھُ مےٚ تہِ چھُ دورٕ دورٕ اَتھ کَرٕنۍ

اَگر اَگر حظ اَتھ اِنسان سونچہِ تہِ تیٚلہِ چھِ نہٕ اَتھ برابٔری کیٚنہہ وۄنۍ چھُ پٮ۪وان پَکناوُن یہِ کاروبار چلاوُن اورٕ یورٕ یہِ چھُ واریاہَن ہُند روٗزِک مَسلہٕ اَتھ منٛز چھُ تُہُند تہِ سونچُن توہہِ تہِ گژھیو فٲیدٕ یُن اَسہِ تہِ گژھِ یُن فٲیدٕ تٕتھِ دِمو دُکان دارَن تِمن تہِ گژھِ تھوڑا پَکُن پَنُن دۄہ تہٕ یہِ چھُ گژھان واریاہ درٛوٚگ تُہۍ کٔرِو تُہۍ کٔرِو کیٚنہہ اَدٕ حظ تُہۍ وٕچھِو حظ یہِ وارٕ یہِ مےٚ ؤنِو کۭتِس کیاہ دِیو مۄکثر کۭتِس کیاہ دِیو یہِ تیٚلہِ کرٕ بہٕ تہِ کَتھ بٕتھِ کتھ یا ساڈ ژور اَتھ حظ اَتھ حظ لَگہِ ڈُلٲے واریاہ اَتھ چھِ لاگَتھ لَگٕنۍ واریاہ وا پَکُن چھُ ٹُکُن چھُ گٲڑۍ چھ تِم کَسٹمَر چھِ اَنٕنۍ تِمن بٕتھِ گژھِ مانُن کانٛہہ بٔتھِ تہِ گژھِ وۄتھُن پَتہٕ اَگر رُکیو تہٕ گژھِ نۄقصان دۄن دَرین یہِ گژھِ نہ بٕتھِ وۄتھُن بٕتھِ أسۍ حظ کرو اَدٕ حظ شِکایَت آسہِ نہٕ کیٚنہہ اِنشااللہ وۄنۍ گوٚو اکھ چیٖز یہِ بٕتھِ گژھن یِم کَسٹمر گژھن یِم اَتھ پٮ۪ٹھ گژھٕنۍ ماٹِویٹ اَگر تِم یہِ مانن تیٚلہِ وَنو بہٕ تۄہہِ کَتھ ریٹَس اَدٕ حظ کیٚنہہ چھُنہٕ پَرواے وۄنۍ کیاہ چھو تُہۍ مۄکثر وَنان اَدٕ حظ اَدٕ کیاہ اَچھا تیٚلہِ تھٲے زیو یہِ دہ بٲتلہٕ تھٲے زیو دہ کِلوٗ یِمن منٛز کِلوٗ یِم بٲتلہٕ آسَن تمے دہ کِلوٗ تھٲے زیو اَدٕ حظ بِہِو خۄدا صٲبَس حَوال بِہو خۄدا صٲبَس حَوالہٕ